تُہۍ ؤنو سا اولوٗدگی کۭژہ مُزر چھ اِنسانی زِندِگی خٲطرٕ اسہِ کیاہ پَزِ یہِ اولوٗدگی رُکاونہٕ خٲطرٕ کَرُن اِنسانن کٔرۍ زِندگی ہٕندۍ مُختلف شاین منٛز تَرَقی بٔڑۍ بٔڑۍ کارخان بَنٲوِنۍ تہٕ سڑکہٕ کَرین تعمیٖر ریلوے ہَوایی جَہاز ریڈیو ٹیٚلیوجن ٹیلیفون کَمپیوٗٹر اِنٹرنیٹ تہٕ جَنگی ہتھیار کٔرینۍ تَیار آرام تہٕ آسٲیِش خٲطرٕ بَنٲیِنۍ رَنگہٕ رَنگہٕ سامان اما پوٚز یہِ سورُے کَرنہٕ سۭتۍ ہیٚژٕنۍ اِنسانَس پٲٹھ کٔمۍ سٕنز باش گژھٕنۍ سُہ ہیوٚتُن اولوٗدگی ہٕندِس پانہٕ وٲنۍ مٕتِس زالس منٛز پھسُن خۄدا تعالیٰ ہن اوس یہِ دُنیا شیٚود تہٕ شیٚوژ ماحول عطا کٔرِتھ تَمام زُو زاژن ہٕندۍ خٲطرٕ بَسُن لایق پٲدٕ کوٚرمُت اِنسانن کوٚر پرٛٮ۪تھ کانٛہہ شیٚود چیٖز پانہٕ خۄد گرزی تہٕ نادٲنی سۭتۍ اولوٗدٕ گاڑٮ۪ن ریل ریلَن تہٕ کارخانن منٛز پٲدٕ گژھن وول دٔہ چھ سورُے اوٚند پوٚکھ اولوٗدٕ کَران اِنسان چھُ ژھۄٹھ گَندٕ تہٕ غَلازت دٔریاون تہ کۄلن منٛز دٲرِتھ دِوان ہَسپَتالو منٛز چھ گَرو منٛز نیرن وول بَدرو تہِ چھ کۄلن منٛز گژھان یِتھ پٲٹھۍ چھ آب ناصاف گژھان تہٕ کۄلَن ہُند آب چھُنہٕ ؤنۍ چٮ۪نَس لایق روٗدمُت شور تہِ چھُ ماحول اولوٗدٕ ہُران گاڑین ہٕندۍ پی پی ہیٚلی کافٹَرن ہٕنز گَگراے ہِش آواز ریڈیو تہٕ ٹیلیوجنُک شور کَا شور ژَن پا پاوان زِیادٕ کَریٚکہٕ نادَن کَرٕنہٕ تہٕ بوزنہٕ سۭتۍ چھ کَنہٕ بَلس تہٕ دِلچہِ دُبراے پیٹھ ناکار اَثر پیٚوان اولوٗدگی ہُرنَس چھ ہُریر نہٕ آبٲدی سۭتۍ تہِ واٹھ أسۍ چھ صِرف پانٕے یوٚتھ باپتھ عٲش آرام حأصِل کَرنہٕ چِک مان مٲنی منٛز پَنُن فرض مٔشراوان ماحول اولوٗدگی ہُرنہٕ سۭتۍ چھ پرٛٮ۪تھ کٲنٛسہِ نۄقصان اِنسان تہٕ تہِ بیٚین زُو زٲژَن تہِ لُکھ چھ قٕسمہٕ قٕسمہٕ چیٖزَن خَطرناک بٮ۪مارین منٛز ہیٚنہٕ یِوان سیٚنہٕ چہِ بیم سیٖنہٕ چہِ بٮ۪مارِ کامبَل تہٕ أندرمَن ہٕنز بٮ۪ماریو چھ دۄہ کھۄتہٕ دۄہ ہُران تہٕ عام سَپدان آفتابَس تہٕ بُت بُتیرازَس منٛز چھُ اکھ پَرٕ ہیوٗ یتھ اوزوٗن لیر وَنان چھِ امہِ پَرٕ منٛز چھ آفتابٕچ زٕژٕ چھٲنِتھ بُتِرۍ بُتراژ پیٹھ واتان اولوٗدگی ہُرنہٕ سۭتۍ چھ اتھ پَردَس زٔدۍ گژھنہٕ ہیٚتمٕتۍ یمو منٛز یم زٕژٕ چھنہٕ بۄن وَسان تمہِ سۭتۍ ہیٚکہِ تمہِ سۭتۍ ہیٚکہِ ژَمہِ ہُند کیٚنسر گٔژھِتھ تہٕ وارٕ وارٕ مَرن سٲری زُو زٲژ اولوٗگی ہُرنہٕ سۭتۍ چھ ووت آبی زُو زٲژَن تہٕ دار حیٚوان جاناوار تہٕ کُلۍ کٹٮ۪ن تہِ اِنسان ہیٚکہِ نہٕ ازکہِ زَمان پوٚز پٲٹھۍ اولوٗدگی نِش بٔچِتھ وۄنۍ گوٚو اولوٗدگی ہیٚکہِ زُو رُح کَم کٔرِتھ اولوٗدگی کَم کَرنہٕ خٲطرٕ پزِ لُکَن دِل دِتھ پَنُن فرٕض نیُک والُن پرٛٮ۪تھ کانہہ گژھِ زانُن زِ ماحول اولوٗد کَرنہٕ سۭتۍ چھ نۄقصان ژھۄٹھ تہٕ لژھ پٕلاسٹِک چیٖز تہٕ مومجام گَرن ہٕندۍ بَدرو گژھِ نہٕ کۄلن منٛز دٲرِتھ دِیُن تِم چیٖز گژھن زٔمیٖنس تَل دۄبراونہٕ یِم ہۄژن ہیٚکن ریڈیو تہٕ ٹیلیوجن گژھنہٕ بٔڑۍ بٔڑۍ بوزٕنۍ شور کَم کَرنٕچ گژھِ پرٛٮ۪تھ کانہہ اِنسان کوٗشش کَرُن کارخانو تہٕ گاڑیو منٛز نیرَن وول دٔہ گژھِ ساینَسی طریٖقو سۭتۍ کاپہِ رَٹُن ایٹمی ہتھیار بَناونہٕ خٲطرٕ تجرُبن پیٹھ گژھِ ٹھاکہٕ لأگنہٕ یُن ساروے کھۄتہٕ ضروٗری کٲم چھ وَنہِ رٲچھ راوٹھ کَرٕنۍ زِیادٕ کھۄتہٕ زِیادٕ کُلۍ نٔوراوٕنۍ پَنُن اوٚند پوٚکھ صاف گژھِ تھاوُن تہٕ صاف ہوا شوٚد تہٕ شوٚژ آب تہٕ پُر سکوٗن ماحول چھُ تَمام زُو زٲژن ہُند زِندِگی خٲطرٕ ضروٗری